کَشمیٖرَس منٛز چھِ گامَن منٛز وِلیجَن منٛز عام طور وارِیاہ گیٚمہٕ گِنٛدان شُرۍ ییٚلہِ بٔڈۍ بٔڈۍ چھِ گَژھان لۅکٕٹۍ تہِ ٹیٖن ایٚجہِ برٛونٹھٕے چھِ تِم وارِیاہ گیٚمہٕ گِنٛدان پَنٕنِس نیٚبَرہُڈس منٛز آس پاس پَنٕنِس گَرَس یتھٕ پٲٹھۍ تَتھ وَنان چھِ گٔلی ڈَنٛڈا چھِ اَکھ بیٚیہِ سَزَس چھِ ییٚتہِ زیادٕ گِنٛدان لوٗکلی گامَن منٛز عام طور یِتھٕے پٲٹھۍ چھِ کَشمیٖرَس منٛز سُہ چھَنہٕ آل موسٹ کانٛہہ گامٕے ییٚتہِ نہٕ گٔلی کِرکٹ آسہِ چَلان پَنٕنہِ گامَن منٛز یِم لوکَل گرٛاوُنٛڈ بیترِ آسان کانٛہہ تہِ پُلیس پُلین اَگَر کُنہِ جاِیہِ آسہِ تہٕ تَتس چھِ گِنٛدان یِم شُرۍ کِرکٹ سُہ چھِنہٕ ویسے ڈِفرنٹہِ کیٚنٛہہ اِنٹَرنیشنَل کِرکٹ کھۅتہٕ اَلبَتا سٔہ چھُ لوکَل کِرکٹ آسان لوکَل گِنٛدان یِم شُرۍ پَنٕنہِ آیہِ پرٛوفیشنَل بیٹ کِٹ وِٹ تہِ چھِنہٕ آسان یِمَن کِہیٖنٛۍ یِہَے اَکھ لوکَل بال اَنان دُکان پٮ۪ٹھ بیٚیہِ وُڈَن بیٹ یا کٲنٛسہِ اَگَر کانٛہہ پروفیشنَل بیٹ تہِ چھُ آسان شُرِس تہٕ وُڈَن بیٹہٕ سٍتی چھِ أسۍ زیادٕ گِنٛدان لۅکٕٹی شُرۍ تہٕ بیٚیہٕ سُہ رول تہِ آسان کیٚنٛہہ آسان بونٛڈری وونٛڈری پرٛوفیشنَل یی مےٚ سورُے کیٚنٛہہ تہٕ مَزٕ خٲطرٕ ٲسۍ گِنٛدان یِتھٕ پٲٹھۍ گٔلی کِرکٹٕے آل موسٹ پرٛتھ کُنہِ گامَس منٛز